یُس میون مذہَب چھُ سُہ چھِ اِسلام بہٕ چھَس مُسلمان تہٕ مُسلمان چھِ واریاہ اِسلام چھِ واریاہ زیادٕ خوٗبصوٗرت دیٖن تہٕ اگر أسۍ ایٚمِچ کَتھ کَرو اَسہِ چھُ آسان پانٛژھ وقت نِماز دۄہَس پرٕنۍ تَتھ منٛز چھُ صُبحَنٕچ نماز اِوان یَتھ أسۍ فجر چھِ وَنان پیشنٕچ نماز وَنان أسۍ ظُہر چھِ وَنان دِگرٕچ نِماز وَنان یَتھ أسۍ عصر چھِ وَنان شامٕچ نِماز یِوان یَتھ چھِ أسۍ عشاء وَنان تہٕ خۄفتَنٕچ نِماز یِوان نہ شامچہِ چھِ أسۍ مغرِب وَنان تہٕ خۄفتَن چھِ عشاء نِماز تہٕ یِم پانٛژھ وقت نِماز چھُ اَسہِ آسان پَرٕنۍ یِم پرٛٮ۪تھ کانٛہہ مُسلمانَس پٮ۪ٹھ چھُ یِم وٲجِب گٔمژٕ پرٛٮ۪تھ کانٛہہ مُسلمان ہیٚکہِ یِم جان بوٗجھ کے ترٛٲوِتھ کِہیٖنۍ وَ اگر کٲنٛسہِ پرٛابلِم آسہِ سُہ ہیٚکہِ پَتہٕ یِم قزح کٔرِتھ پٔرِتھ نِماز بغٲر چھُ اَسہِ اَصٕل اَصٕل کامہِ پٮ۪وان کَرنہِ یا اَسہِ چھُ زندگی منٛز ضٔروٗر اَکہِ پھِرِ حج پٮ۪وان کَرُن ییٚمِس تیٖژاہ تۄژھ آسہِ زندگی منٛز ہٮ۪کو أسۍ سَتھ حج تہِ کٔرِتھ مگر کَم سے کَم چھُ اَسہِ اَکھ حج ضٔروٗر کَرُن تَمہِ حَج خٲطرٕ چھِ اَسہِ پٮ۪وان عرب گژھُن تہٕ تور چھِ پٮ۪وان اَسہِ حج کَرنہِ گژھُن تہٕ حج کَرنہٕ سۭتۍ چھُ اَسہِ واریاہ زیادٕ مطلب خۄدا صٲب چھُ گژھان حج اگر أسۍ حج کَرو تَمہِ سۭتۍ واریاہ زیادٕ خۄش تہٕ اِنسان چھُ تَتہِ حج کَرنَس منٛز دوران واریاہ زیادٕ اِنسان اَصٕل اَصٕل کامہِ ہیٚچھان یِتھَے کَنۍ چھِ اَسہِ ؤریَس منٛز آسان اَکھ رٮ۪تھ تَتھ چھِ أسۍ وَنان ماہِ رمضان ماہِ رمضانُک یہِ چھِ کہِ تَتھ تَتھ رٮ۪تَس چھِ اَسہِ پٮ۪وان روزدَر بِہُن مطلب فاقَے بِہُن تہٕ برابر مطلب صُبحٲے پٮ۪ٹھ سحرَن بٲگٮ۪ن چھِ أسۍ سحر کھٮ۪وان تَمہِ پَتہٕ چھِ دۄہَس پٮ۪وان روزدَر بِہُن پَتہٕ چھِ ژیٖرۍ اِفطار کَران شامَن بٲگۍ شام نِماز یُتھُے گژھِ ہورٕ اللہُ اکبر تِتھُے چھِ اَسہِ اِفطار پٮ۪وان کَرُن تہٕ اَسہِ چھُ آسان بٕتھِ کَنٮ۪ن واریاہ زیادٕ اَصٕل اَصٕل تَمہِ دۄہ کھٮ۪ن چٮ۪ن بنوومُت تَتھ رٮ۪تَس چھِ أسۍ سارویو کھۄتہٕ أصٕل کھٮ۪ن چٮ۪ن بَناوان اَصٕل پٲٹھۍ چیٖز بَناوان تَتھ رٮ۪تَس منٛز چھِ أسۍ پھِرِن بَناوان بَبرِ ترٛیش چھُ بَناوان یا باقی باقی چیٖز چھُ بَناوان یِتھَے کَنۍ سُہ ماہِ رمضان پَتہٕ چھُ اَسہِ عیٖد یِوان تہٕ عیٖذ دۄہ چھِ آسان واریاہ زیادٕ خوشی عیٖذ دۄہ صُبحٲے چھُ أسۍ پَتہٕ اَصٕل پٲٹھۍ کینٛہہ میوٗٹھ چیٖز کھٮ۪وان صُبحٲے چھُ عیٖد نِمازِ نیران یِم لٔڑکہٕ آسَن قمیٖض یَزار لَگاوان اَصٕل پٲٹھۍ یِتھَے کٔنۍ چھِ کورِ تہِ پَنٕںۍ تیٲری کَران بیٚیہِ یُم اَسہِ زِٹھۍ زِٹھۍ آسَن تٕم چھِ اَسہِ عیٖدیان دِوان تَمہِ پَتہٕ چھُ اَسہِ بیٛاکھ عیٖد یِوان ؤریَس منٛز تَتھ منٛز چھُ اَسہِ پٮ۪وان کَرُن قُربان کانٛہہ جاناوَر ییٚمِس ییٖژاہ توٚژھ آسہِ سُہ ہیٚکہِ تَمی حِساب جانوَر کٔرِتھَن کانٛہہ قُربان تہٕ تٔمِس چھِ تیٚمِکۍ ثواب مِلان تہٕ قُربان تَتھ عیٖدِ پٮ۪ٹھ چھُ یِہٕے سٕپیشَل کہِ تَتھ پٮ۪ٹھ چھِ أسۍ قُربٲنی تہِ کَران کٲنٛسہِ جانوَر سٕنٛز خۄدا صٲبٕنۍ رضامٔندی موٗجوٗب یِتھَے کَنۍ چھِ اَسہِ پٮ۪وان مان ژٕ بیٚیہِ چھِ یُس اَسہِ یُس مےٚ اوٚتام ووٚن ماہِ رمضان ماہِ رمضانَس منٛز چھِ یِوان اَسہِ لاسٹ یِمَن دَہَن دۄہَن منٛز طاق رٲژَن منٛز شَب پٮ۪وان شَبَس پٮ۪وان بِہُن تہٕ یِم شَبَن تِمَن چھِ واریاہ زیادٕ فٔضیٖلت تَتھ منٛز چھُ اَکھ شب یَتھ أسۍ شَبِ قدٕر چھِ وَنان یَتھ واریاہ زیادٕ فٔضیٖلت چھُ اَسہِ سٲنِس اِسلامَس منٛز ییٚمہِ علاوٕ تہِ چھِ اَسہِ واریاہ کینٛہہ چیٖز یِم أسۍ پنٛنِس اِسلامَس منٛز کَران چھُ اَسہِ چھِ پٮ۪وان غریٖبَن ہٕنٛز مَدَد کَرٕنۍ یا باقی باقی چیٖز چھُ پٮ۪وان کَرٕنۍ تہٕ یِتھَے کَنۍ چھِ بیٚیہِ تہِ کینٛہہ چیٖز یِم أسۍ پنٛنِس اِسلام خٲطرٕ چھُ کَران تاکہِ سون خُدا صٲب روزِ اَسہِ واریاہ زیادٕ خۄش